سٲنِس ایریا ہَس منٛز چھِ واریاہ قٕسمٕکۍ جانوَر یِوان لَبنہٕ یِمو منٛزٕ بُلبُل ہارِ کوتَر ژَرِ تہٕ کاو چھِ زیادٕ تَر چھِ ییٚتہِ کاو آسان نَژان مین میون پَسنٛدیٖدہ جانوَر چھِ کوتُر أسۍ چھِ گَرِ تہِ کوتَر رَچھان اَسہِ چھِ لگ بگ زٕ ہَتھ کوتَر گَرِ بہٕ چھُس مےٚ چھِ کوتَر گژھان تَوَے خۄش تِکیٛازِ تِمَن چھُ ڈِسپٕلِن آسان اَصٕل تِمَن وٕچھنہٕ سۭتی تہِ چھِنہٕ لگان ٹامُک پَیی ٹایم کَپٲرۍ چھِ نیران بیٚیہِ چھِ مےٚ گژھان کوترَن سۭتۍ سۭتۍ کاو تہِ خۄش کاو یُتھُے شامَس بٲگۍ نیران چھِ تِمَن چھِ اَلگٕے نظارٕ آسان تِم چھِ أکسٕے کھیٚلِس منٛز لگ بگ اَکھ زٕ ساس کاو آسان بہٕ چھُس شامَس بٲگۍ نٮ۪بَر نیران سُہ سیٖنری وٕچھنہٕ خٲطرٕ مےٚ چھِ پنٛنہِ کٔشیٖرِ ہِنٛدۍ سٲری جانوَر گژھان خۄش